ہیٚلو اَسَلامُ علیکُم ہیٚلو اَسَلام علیکُم اَہَن حظ آ ٹھیٖک اَہَن حظ ؤنِو حظ اَہَن حظ آ کٔرِو حظ حُکُم اَہَن حظ کیٛازِ نہَ حظ آسہِ نہٕ ییٚتہِ چھُ دٔستِیاب کٔرِو حظ ہُہ روٗمُک چھُ أکِس نفرس أسۍ ہٮ۪وان ٹوٗ تھاوزنٛٹ کیٛازِ کہِ اَتھ منٛز چھُنہٕ حظ آسان کھٮ۪ون چٮ۪ون سورُے کیٚنٛہہ ٹھیٖک حظ چھُ فُڈ چھِ ییٚتہِ ہر کانٛہہ فُڈ دٔستِیاب اَہَن حظ آ ٹھیٖک حظ چھُ کٔرِو حظ کیٚنٛہہ نہَ چھُنہٕ پَروا سورُے کیٚنٛہہ اَصٕل پٲٹھۍ ووٚنمو نا تۅہہِ پرٛتھ کانٛہہ فیسلٹی یہِ تۄہہِ ضروٗرت چھُ ہر کانٛہہ فیسلٹی اَصٕل پٲٹھۍ او کے